روزگارُک ساروی کھۄتہٕ بوٚڑ ذریعہِ چھُ بنڈپوٗرِس منٛز ییٚتہِ چھِ زیادٕ تَر لُکھ نوکری کران گورمینٹ نوکری کران ییٚتہِ چھِ زیادٕ تَر لُکھ پَرنَس لٮ۪کھنَس سۭتۍ وابستہٕ تِم چھِ نوکری کران تہٕ کیٚنہہ لُکھ چھِ یِم زَن بِزنِس تہِ چھِ کران مَگر زیادٕ چھِ نوکری پیشَے تِکیازِ ییٚتہِ چھُ زیادٕ چَلنُک پَرنُک لٮ۪کھنُک تہٕ تَمہِ پَتہٕ چھِ اَصٕل اَصٕل بِزنِس اَوُٹ لٮ۪ٹ تہِ ییٚتہِ چھِ کیٚنہہ ہَلکہٕ تراومٕتۍ اَصٕل اَصٕل رٮ۪سٹورَنٹ تہِ یِتھ کٔنۍ زَن پارساز چھِ تِم تہِ چھِ بَنڈپوٗر کہِ تہٕ ییٚتہِ چھِ کران دُکان دٲری سۭتۍ تہِ واریاہ خَلَک وابَستہٕ ییٚتہِ چھِ واریاہ خلک آٹو تہِ چَلاوان یِم زَن آٹو ییٚتہِ بَنڈپوٗرِس منٛز چھِ چَلان ییٚتہِ چھِ خَلکن چھِ ییٚتہِ تِتٮ۪ہہ سورسٔز کیٚنہہ یہِ روزگارٕکۍ تِکیازِ ییٚتہِ چھِنہٕ باغ واغ کیٚنہہ ییٚتہِ چھُ دانہِ زٔمیٖنٕے تہٕ میوَس ویوَس چھِنہٕ ییٚتہِ ہٮ۪کان توٗتاہ خلک کٔرِتھ کیٚنہہ تَو کِنۍ چھِ تِم زیادٕ پھمب پَرنَس لٮ۪کھنَس سۭتہِ روزان واپَستہٕ تہٕ تَمہِ پَتہٕ چھِ نوکری خٲطرٕ کران کوٗشِش نوکری چھِ ہَر کُنہِ گرَس منٛز چھِ ییٚتہِ نوکری پیشہٕ خَلک پٔرمٕتۍ لٮ۪کھمٕتۍ خَلک تہٕ بہٕ چھَس سَجٮ۪سٹ کران کہِ اۭں اَگرٕے نوکری کھۄتہٕ زیادٕ زیادٕ آسہِ أسۍ کرہو یِمَن لوکٔٹٮ۪ن لۄکٔٹٮ۪ن یوٗنِٹٮ۪ن پٮ۪ٹھ تہِ فوکَس کہِ یِم یوٗتاہ زَن أسۍ پَنٕنِس پانَس تہِ ہٮ۪کَو روزگار دِتھ تہٕ بیٚیہِ تہِ ہٮ۪کہٕ ہون ہوٚھ ہوکھ کیٚنہہ پانَس سۭتۍ روزگار ہٮ۪کہِ ہا تِمن تہِ میٖلِتھ تہٕ تہِ ہٮ۪کون اٮ۪کومڈیٹ کٔرِتھ تَمہِ خٲطرٕ چھِ پٮ۪وان اۭں فَنڈٔس وَنڈٔس وٚنسہٕ ووٚنسہٕ چھِ پٮ۪وان لاگٔنۍ اِنوسٹ چھِ پٮ۪وان کَرٕنۍ بِزنِسس منٛز تہٕ اَگر سُہ گژھِ ہا تَمہِ سۭتۍ گژھِ ہا أکۍ سٕے نہٕ کیٚنہہ واریاہَن فٲید یِوان یِم اَگر زَن پوںسہٕ وٚننسہٕ چھِ تِم اَگر لَگن کیٚنہہ لۄکٔٹ لۄکٔٹ یوٗنِٹ سارنہِ مِلہِ ہے فٲیدٕ تہٕ گورمینٹ نوکری تہِ چھےٚ اَصٕل تہٕ ووٚں گوو آز چھُنہٕ گورمینٹ جاب بَنان تِژھ کیٚنہہ تہِ نہٕ